اَکھ فیورِٹ لایِن چھِ مےٚ یَتھ زَن نہٕ کوٹ وَنو کینٛہہ سۄ چھَ کٔشیٖرِ منٛزٕے یَتھ زَن وَنان چھِ یَس زَن لایِن چھِ یَتھ پٲٹھۍ زِندٕ روزنہٕ باپَتھ لُک چھی مَران ژٕ تہِ مَرَکھ نا یہِ لایِن چھِ مےٚ بَڈٕ زبردس پَسنٛد واریاہ کال ہٮ۪تَن مےٚ باسان ییٚلہِ بہٕ گرٛیجویشَن اوسُس کَران ییٚلہِ مےٚ یہِ لایِن گۄڈٕ بوٗز یہِ چھِ مےٚ تَتہِ پٮ۪ٹھ سٮ۪ٹھاہ فیورِٹ تِکیازِ یہِ چھِ کَران یہِ لایِن یۄس زَن چھِ یہِ چھِ کَران أکِس اِنسان سٕنٛز زِندٕگی چھِ کَران یہِ سَم اَپ کہ اِنسان کٲژاہ سٕٹرٛگٕل چھُ کَران پَنُن زِندٕگی اٮ۪فلوٹ تھَونہٕ خٲطرٕ پَنُن کٔریَر برونٛہہ پکناونہٕ خٲطرٕ کٲژاہ سٕٹرٛگٕل چھُ یہِ کَران کُنہِ کِنۍ وِنہِ کُنہِ وِز چھُ یہِ پَنُن عزت تہِ کَران کُنہِ وِز چھِ یہِ پَنُن وٮ۪کار ترٛاوَن پَتھر زٔمیٖنَس پٮ۪ٹھ مگر یہِ یُس زَن یہِ فِزِکَل لایِف چھِ أمِس یہِ برٛونٛہہ پکناونہٕ خٲطرٕ پَنُن پَنُن رِسپٮ۪کٹ پَنُن ڈِگنٕٹی یہِ چھُ یہِ ترٛاوان مگر پَنٕنۍ یہِ فِزِکَل لایِف چھِ برونٛہہ پَکناونہٕ خٲطرٕ یہِ کیاہ کیاہ کَران تَوَے چھُ مےٚ یہِ یہِ چھِ مےٚ باسان رِلیٹِبٕل تہِ تِکیازِ یہِ چھِ پرٛتھ کٲنٛسہِ اِنسان سٕتۍ چھِ یہِ رِلیٹ گژھان تہٕ مےٚ تہِ چھُ باسان پَنٛنِس پانَس سٕتۍ رِلیٹِبٕل